ہیٚلو اسلامُ علیکُم آ تُہۍ چھِو حظ مولوی صٲب اچھا یِم حظ ییٚتہِ جُمعہ چھِ پَرناوان یہِ حظ چھِ تُہُنٛز مہربٲنی حظ کہِ ییٚتہِ چھِ گامَس منٛز اسہِ واریاہ ژوٗرٕ حظ گَژھان تہٕ وۄنۍ چھِنہٕ ہیٚکان یِتھ کٔنۍ وٕنِتھ کِہِنۍ وۄنۍ اگر تُہۍ پَگاہ جُمعہ خُطبَس مَنٛز یِہوٚے ؤنِو کہِ ژوٗر کَرٕنۍ تہٕ اَمیُک سَزا کیاہ چھِ اِسلٲمی شرٲیطہٕ حِساب تہٕ یہِ گَژھِ ہا سانہِ خٲطرٕ واریاہ اَصٕل تہٕ بیٚیہِ ہَنا یِیہِ ہان یِم باز اَمہِ سۭتۍ آ یہِ آسہِ مہربٲنی حظ تُہٕنٛز اَد حٲز اَد حظ بِہِو اَللّہ تعالٰ ہَس حَوال